ہیٚلو اَلسَلامُ علیکُم ٹھیٖک پٲٹھۍ چھُو حظ اوا ٹھیٖک پٲٹھۍ تُہۍ چھُو ٹھیٖک تُہۍ چھُو حظ ژوٗنٛٹھۍ بَرٲے وٲلۍ اسہِ حظ ٲس کَرٕنۍ ژوٗنٛٹٮ۪ن بَرٲے اسہِ چھِ لَگ بھَگ زٕ ترٛےٚ ہَتھ پیٹہِ نَہ اسہِ چھِ دۄشوَے أڑۍ چھِ ہُم کُلۍ تہٕ أڑۍ چھِ یِم یِمن ٲس اسہِ کَرٕنۍ سارنٕے وۄنۍ بَرٲے ریٹ کیاہ چھِ تۄہہِ آچھا تُہۍ چھُ ہیٚوان پیٹہِ حسابہٕ یہِ دۄہ حساب نہٕ کیٚنٛہہ

آچھا ٹھیٖک پیٹہِ حساب وۄنۍ کیاہ کیاہ چھِ تھاوُن اسہِ أنِتھ اَتھ خٲطرٕ

آچھا

آچھا بیٚیہِ آچھا ٹھیٖک

أسۍ اَنُو مےٚ باسان یہے گَتٕچ پیٹی تہٕ پَتہٕ اَنو ٹیپ رول سۭتۍ

آچھا ٹھیٖک آچھا ٹھیٖک تُہۍ کَر ہیٚکِو وۄنۍ اِتھ کیاہ آچھا ٹھیٖک بیٚیہِ ما چھُ اَنُن کیٚنٛہہ آچھا آچھا ٹھیٖک وۄنۍ کَر یِیُِو تُہۍ تیٚلہِ ژٔندٕروارِ دۄہ آچھا ٹھیٖک تیٚلہِ کٔرزیو تُہۍ کوٗشِش ژٔندٕروارِ دۄہ یِنٕچ مگر ضروٗری ییٖزیو تمہِ دۄہ تیٚلہِ اَدٕ کیاہ ٹھیٖک چھُ آچھا اَدٕ بیٚہو اَدٕ حظ بیٚہو خۄدایَس اَلسَلام